یم یور چھِ یِوان یِم ٹیٚوٗرِشٹ کٔشمیٖر یم ہیٚکن ییتہِ وُچھتھ واریاہ واریاہ چیٖز ہیٚکن یم وُچھتھ ییتہِ تہِ وُچھان تہِ چھِ نُم نۄم ہیکن وُچھتھ ییتہِ پہلگام تٔمِچ بیوٹی وُچھن نۄم تِمِچ بیوٹی چھنہٕ کُنے جایہ تمِچ بیوٹی نیچر وُچھن تتہِ تتہِ کیاہ چھُ آب وُچھن تتہِ تتہِ چھِ تِم گرۍ تِم وُچھن تتہِ یا لُولاب گژھن تِم کُپوارہ تتہِ تہِ چھِ واریاہ بِیوٹِی ا صل تور ہیٚکن وُچھ تۄر ہیٚکن گٔژھتھ تور ہیِٚکن وُچھتھ تِم نیچر ویچر یِم نۄم ٹورِشِٹ چھِ یور یِوان یِم ہیٚکن ییٚتٕکۍ خٲندر وُچھتھ ییتہِ کِتھ کٲٹھۍ چھُ خاندَر گژھان أکِس مہارازس تہِ مہارنہِ کتھ کٲٹھۍ چھِ نۄم خاندر کران یا تم کِتھ کٲٹھۍ چھِ سال دِوان نۄم چیٖز ہیٚکن تِم وُچھتھ بیٚیہِ ہِیٚکن تِم وُچھتھ یتیکۍ نۄم ڈانسِگ ہیٚکن وُچھتھ نۄم لٔڑیٖشا ہیٚکن تِم وُچھتھ ییِٚتہِ یا ہٕکٕٹھ ہٕکٕٹھ چھِ ڈانسَس منٛز یِوان تِم ہیِٚکن تِم وُچھتھ یا ییلہِ نۄم پہلگام چھِ گژھان نَۄم چھِ تتہِ فوٹوٗ چھِ تُلان نۄم تتہِ آبس چھِ تُلان پٲنس چھِ تُلان یا نَۄم چھِ گُرِٮ۪ن پیٹھ چھِ آسان نۄم نۄم چھِ گُرٮ۪ن پیٹھ کھسان تتہِ چھِ تِم فوُٹوٗ تُلان گرۍ ہیٚکن نۄم وُچھتھ یا تتھ منٛز چھِ آسان پہلگامَس منٛز چھِ آسان کٔشمیٖری پھیٚرَن تِم چھِ ہیٚکن یِم لٲگِتھ کٔشمیٖری سہُ ہار چھُ آسان کٔڑۍ چھِ آسان بوٗٹ چھِ آسان یا کٔشمیٖری ٲ نوٚٹ چھُ آسان تِم ہیٚکن یِم وُچھتھ نوٚٹ ہیِٚکن وُچھتھ کشمیٖری یا تم چھِ ہیٚکن کشمیٖرِی پھیٚرَن چھِ نۄم ہیٚکن لٲگتھ تہِ یم یور چِھ یِوان یا کشمیٖری نۄم چھِ وُچھان نۄم آرٹ اینڈ کرافِٹ ہیٚکن نۄم وُچھتھ آرٹ اینڈ کرافٹ ہیٚکن نۄم وُچھتھ تتھ منٛز چھِ یِوان یہِ نمدٕ چھِ نمدٕ چھِ یوان بناونہٕ تتھ منٛز قٲلیٖن چھِ یِوان تتھ منٛز بناونہٕ گبہٕ چھِ یِوان تتھ منٛز بناونہٕ تتھ منٛز چھِ یِوان واریاہ واریاہ چیٖز بناونہٕ یا یم ٹیٚوٗرِشٹ تِم چھِ ہیٚکان ییتہِ وُچھتھ نۄم کشمیٖری پَلو چھِ نۄم ہیٚکان وُچھتھ یا کش کٔشَیٖرِ ہِند لُکھ چھِ نۄم ہیٚکان وُچھتھ ییٚتہِ نۄمَن کتھٕ کٲٹھۍ چھِ نۄمَن کیاہ کلچر چھُ نۄم کیاہ چھِ لاگان نۄم کیاہ چھِ کھیٚوان یا نۄم کیاہ چھِ نۄم کیاہ چھِ کران آسان یا اگر ٹیٚوٗرِشٹ ہیٚکن گامَن منٛز تہِ یتھ تتھ منٛز ہیِٚکن نۄم ژوٗنٹھۍ وُچھتھ ڈوٗنۍ ہیٚکن وُچھتھ بادَم ہیٚکن وُچھتھ یا یِم اَسہِ گامَن منٛز چھِ یم أس کران چھِ باغن منٛز چھِ کران کیٛنٚہہ کٲم یا وارٮ۪ن منٛز تِم تہِ چھِ یم ہیٚکن وُچھتھ یا نۄم ہیٚکن وُچھتھ نۄم یہِ پہلگام چھِ نۄم گژھان یا ڈوٚڑ پتھرِ چھِ نۄم گژھان تتہِ تہِ چھُ واریاہ مزٕ آبہٕ ہوا چھِ نۄم تتہِ وُچھان نۄم یارِ چھِ نۄم وُچھان نۄم کُلۍ چھِ تمِ وُچھان ییٚتہِ واریاہ تہِ کیٛنٚہہ چھِ یتہِ وُچُھن لایِق زیادٕ تر چھِ کھسان نۄم ٹیٚوٗرِشٹ نۄم چھِ زیادٕ تر گژھان پہلگام ٲ آڈو چھِ نۄم گژھان تِکیازِ تتہِ چھِ واریاہ اصٕل فیسَلٹی تہِ چھِ تتہِ اصٕل واریاہ چھِ تم اصٕل تتہِ نۄم ہیٚکن تتہِ وُچھتھ کشمیٖری چاے تہِ نۄم چھِ چیٚوان تہِ تہِ وُچھان تہِ نۄم کشمیری چاے تہِ نۄم چھِ ہیٚکان ٲ واریاہ چیٖز چھِ نۄم تتہِ وُچھان تہِ أڈۍ چھِ کران تہِ واریاہ مےٚ تہِ چھِ وُچھ متۍ واریاہ پہلگام ٹیٚورِشٹ نۄم کشمیٖری پھیٚرَن لاگان تُلان فوٹوٗ نۄمَن چھِ آسان گرِکۍ تہِ سۭتۍ واریاہ چھِ نۄم وُچھان یا رافٹِنگ چھِ نۄم کران رافٹِنگ تہِ چھِ مےٚ ہژٕ ہچھ مٕژ وُچھمٕژ واریاہ یم کران نٮ۪برِم ٹورِشٹ رافٹِنگ چھِ نۄم کران یا گُلمرگ چھِ نۄم گژھان تتہِ چھِ گنڈولا گنڈولہس چھِ نۄم ہیٚکان کھٔسِتھ گنڈولہس منٛز تہِ چھِ واریاہ مَزٕ یا رافٹنِگ چھِ نۄم کران پرتِھ کیٛنٚہہ چیٖز ہیٚکن نۄم ییٚتہِ کٔشیرِ منٛز کٔرتھ ییلہِ نۄم یور چھِ یِوان